کٔشیٖرِ منٛز چھِ نوٚو بچہٕ زینس خٲطرٕ واریاہ دۄہ تہٕ بیٚیہِ واریاہ تہوار یِوان مناونہٕ گۄڈٕنٮ۪تھٕے گوٚو ییٚلہِ بچہِ چھُ زیوان سۄ چھِ آسان واریاہ زیادٕ خوشی ییٚتہِ تمہِ دۄہ چھٕ چاہے لڑکس مٲلۍ سٕنٛدِ طرفہٕ یا ماجہِ ہٕنٛدِ طرفہٕ چھ یِوان مِٹھٲے بٲگراونہٕ واریاہ لُکھ چھ یا چاے سموار بٲگراوان یا چھِ کینٛہہ چھِ بتہٕ تہِ ہمساین دِوان دویِم گوٚو ییٚلہِ ستہِ دُہۍ چھِ یِوان أمِس زرٕ کاسنہِ یا مس کاسنہِ چھُ یِوان تمہِ دۄہ تہِ چھُ اگر لڑکہٕ آسہِ تہٕ بیٚیہِ چھِ یِوان أکیٖکا کرنہٕ اگر لڑکہٕ آسہِ تیٚلہِ چھِ یِوان زٕ کٹھ مارنہٕ تہٕ اگر کوٗر آسہِ تیٚلہِ چھِ یِوان اکھ کٹھ مارنہٕ بیٚیہِ چھُ پتہٕ یِوان سُہ ماز ہمساین تہٕ بیٚیہِ رشتہٕ دارن بٲگراونہٕ تہٕ بیٚیہِ چھُ پتہٕ شامن آسان ہمساین تہٕ رشتہٕ دارن دعوت تہٕ یِم گوٚو پیاو نِیُن تتھ منٛز چھِ أمِس بچس خٲطرٕ مٲلۍ سٕنٛدۍ طرفہٕ یِہِنٛدِ گرِکٮ۪ن طرفہٕ أمِس بچس نٔوۍ پلو یِوان اننہٕ أہنٛدِ أمِس خٲطرٕ نوٚو بانہٕ شٮ۪ٹ یِوان اننہٕ بیٚیہِ تہِ کینٛہہ واریاہ چیٖز گفٹہٕ چھِ یِوان ننہٕ ژوٗرِم گوٚو اگر لڑکہٕ آسہِ أمِس چھُ ہٮ۪کان أمِس چھُ آسان خطنہٕ کرُن سُتہِ چھُ اکھ امپارٹنٹ دۄہ امۍ دۄہ امہِ دۄہ تہِ چھُ یِوان سارنٕے رشتہٕ دارن تہٕ ہمساین پرٕژھنہٕ یا چاے دِوان مِٹھٲے چھِ یِوان بٲگراونہٕ یا بتس خٲطرٕ تہِ چھِ ہٮ۪کان دعوت کٔرتھ